مےٚ حظ چھِ واریاہ ہابیٖز فار اٮ۪کزامپٕل گاڈنِنٛگ چھِ کُکِنٛگ چھِ واریاہ واریاہ اَصٕل چھِ مےٚ ہابیٖز تَگان فار اٮ۪کزامپٕل کُکِنٛگ منٛز چھِ مےٚ بِریانی چھِ مےٚ تگان چِکَن چھُ مےٚ واریاہ قٕسمٕکۍ تَگان بَناوٕنۍ کیٛازِکہِ تِمَن چھَس بہٕ واریاہ رٮ۪سپی بَناوان وۄنۍ چھِ فٕلَؤرِنٛگ یہِ چھِ مےٚ تگان واریاہ اَصٕل چھِ مےٚ تگان فٕلَؤرِنٛگ تَگان کیٛازِکہِ گاڈنِںٛگ منٛز چھِ یِم پوس چھِ آسان تِم چھَس بہٕ واریاہ مطلب اَصۭل پٲٹھۍ ہٮ۪کان مینیج کٔرِتھ یہِ ژوٗںٛٹھۍ چھُ ژوٗنٛٹھۍ باغ چھُ اَسہِ تِم چھِ واریاہ مطلب یہِ اَصٕل پٲٹھۍ آسان خوٗبصوٗرت مےٚ چھِ تِم واریاہ خۄش گژھان گاڈنِنٛگ منٛز واریاہ واریاہ پوش چھِ مطلب مےٚ چھِ گژھان بہٕ چھَس دَپان بہٕ یَژھٕ ہا مان ژٕ واریاہ واریاہ گاڈنِںٛگ کَرٕنۍ کیٛازِکہِ مےٚ چھِ گژھان فٕلاوَر واریاہ خۄش چھِ مےٚ گژھان تِم تَمہِ مٔزیٖد چھِ مےٚ خاص کر کُکِنٛگ منٛز بِریانی چھِ مےٚ پسَنٛد بناوٕنۍ چِکَن چھُ مےٚ بَناوُن تگان یَکھنی چھِ مےٚ تگان اَصٕل پٲٹھۍ بَناوٕنۍ کیٛازِکہِ تِم چھِ مےٚ واریاہ واریاہ پَسنٛد گژھان